سَلام علیکُم کیٛاہ ٹھیٖک چھُو حظ ساحِل صٲب گرِ چھا حظ ٹھیٖک مےٚ حظ اوس یہِ سایکل اوس مےٚ ضروٗرت نا تہٕ مےٚ دوٚپ بہٕ وَنہو تۄہہِ تۄہہِ چھُوا یِم سایکَل نیرا تۄہہِ منٛز کانٛہہ یِمو منٛز نیرا کانٛہہ سایکَل تۄہہِ نِش تہٕ بیٚیہِ ؤنۍتَو یِمَن کیٛاہ ریٹ چھُ اَکھ چھُ یِوان یہِ حظ یہِ ہیٖرو سایکَل ٹھیٖک چھا بیٚیہِ چھِ ہرکیوٗلَس بیٚیہِ چھُ یہِ حظ بی ایس ایس سایکٕل چھُ بیٛاکھ بیٛاکھ چھُ سُہ لایف لانٛگ بولڈٕ تہٕ پارکِن ایم ٹی پی یُک چھُ بیٛاکھ آ یہِ حظ یہِ فایر فوکٕس اوس بیٛاکھ یَتھ لیٖڈَر چھُ یا نایِنٹی وَن چھُ یِمو منٛز نیرے کانٛہہ سایکَلا اَچھا تہٕ یِمَن چھا کیٚنٛہہ آ ویرَنٹی پیرینٹی کیٛاہ چھِ یِمَن آسان یُس یہِ ہرکیوٗلٮ۪س چھُنا اَتھ کۭتِس ٹایمَس چھُو تۄہہِ دِوَن یہِ ریپیر سُہ اگر اَتھ کیٚنٛہہ پرٛابلِم وابلِم آسہِ اَتھ چھا ریپیر ہیٚکیٛاہ یہِ گٔژھِتھ اَچھا تہٕ یہِ قۭمتھا وٲمتھا کیٛاہ چھُ اَتھ

اَچھا تہٕ یہِ حظ یہِ اَتھ چھا یہِ چھا ٹٲر چھا اَتھ آسان یہِ ٹیٛوٗب لیٚس کِنہٕ اَتھ چھُ ٹیوٗب ٹیٛوٗب ہا یُس یہِ بیٛاکھ یہِ ایٚوان چھُ یِوان ایٚوان چھا اَصٕل سایکَل اَچھا یہِ کیٛاہ اَتھ چھا یہِ چھا گیر وول کِنہٕ گیرٕ روٚستُے گیرٕ بغٲر یہِ ٹٲر کیٛاہ چھِ ٹٲر چھِکھا ٹیٛوٗب دار کِنہٕ ٹیٛوٗبہٕ بغٲرٕے اَچھا یِتھٕ پٲٹھۍ چھِ سُہ چھُ ٹیٛوٗب لٮ۪س ٹھیٖک حظ چھُ تہٕ قۭمتھا وٲمتھا کیٛاہ چھُ اَتھ گیرٕ وٲلِس تُہۍ ہُو

گیرٕ بغٲر چھُ مضبوٗط چھا یہِ جانے اَچھا ٹھیٖک گیرٕ وول ہا ٹھیٖک حظ چھُ تیٚلہِ یِمو اوٚتنَسٕے دُکانَس پٮ۪ٹھٕے تہٕ أتۍنَسٕے وُچھو پَتہٕ تیٚلہِ وُچھو سایز کُس کیٛاہ لَگہِ چھُنا ٹھیٖک چھُ پَتہٕ کَرو أتۍنٕے ریٹ ویٹ تہِ کَرو أتۍنَسٕے پَتہٕ تَتھ پٮ۪ٹھ تہِ کَتھ بِلکُل چلو شُکریہ مہربٲنی اَدٕ حظ چلو اَدٕ حظ اسلامُ علیکُم